مےٚ چھِ ناو محمد عُیوٗب بہٕ چھُس سرینگرٕ پٮ۪ٹھ حظ اَسہِ چھِ ییٚتٮ۪تھ وٮ۪تہٕ چھِ ییٚتہِ بَڑٕ بہتریٖن سُومِنٛگ کَران ییٚتہِ ڈَل لیکَس منٛز اَسہِ چھِ ڈَل لیک چھُ وۄلَر لیک چھُ اَسہِ چھُ کیٛاہ چھِ اَتھ وَنان ڈَل لیک وۄلَر لیک نِگین لیک چھُ بَڑٕ بہتریٖن لیکٕس چھِ اَسہِ یِم اور چھِ یِوان ٹوٗرِسٹ پَتہٕ چھِ باتھِنٛگ کَران اَتہِ شاپِنٛگ کَران اَتہِ بَڑٕ بہتریٖن خٔریٖدٲری کَران پَتہٕ اَنان اَتہِ یہِ بَڑٕ مہمان نَوٲزی آسہِ کَشمیٖرکٮ۪ن بَڑٕ بہتریٖن سرینَگرکٮ۪ن یِمَن مہمان نَوٲزی کَران یِم تہِ گژھان لُطف اندوز یِم تہِ بَڑٕ بہتریٖن پٲٹھۍ اَتہِ کَران چَکرا وکرا اَسہِ چھُ باتھِنٛگ بوڈٕس اَتہِ ڈَل لیکَس منٛز باتھِنٛگ بوڈٕس تَتہِ کَران باتھ بیٚیہِ چھِ کیٛاہ چھِ اَتھ وَنان یِم کیٛاہ چھِ اَتھ وَنان بَڑٕ بہتریٖن پٲٹھۍ یِم باتھِنٛگ کَران اَتہِ چھِ لُکھ یِوان تِم تہِ آسان بَڑٕ لوگ اچھے لُکھ چھِ اَصٕل بَڑٕ بہتریٖن شِکارِ کَران شِکارٮ۪ن پٮ۪ٹھ یِم شِکار چھِ اَتہِ اَسہِ چھِ اَسہِ شِکارِ یہِ شِکارِ یتھ منٛز یِم گژھان چھِ ٹوٗرِسٹ کَران اَتھ چَکر اَتھ ڈَل لیکَس یہِ اَتھ منٛز چھِ اَسہِ چار چِناری توٚتَتھ گژھان ڈَل لیکَس منٛز نِگیٖن لیکَس منٛز نِگیٖن لیک چھُ اَسہِ کَلَب تَتہِ چھِ بَڑٕ بہتریٖن پٲٹھۍ یِم تَتہِ آسان فَنٛگشَنٕز کَران نِگیٖن لیکس منٛز تَتہِ گَژھان فَنٛگشَن واریاہ فَنٛگشَن بَڑٕ بہتریٖن فَنٛگشَن گَژھان بَچہٕ آسان تَتہِ بَچہٕ کَران سُومِنٛگ ٹوٗرِسٹ یِوان تور واریاہ ٹوٗرِسٹ یِوان تور تتہِ حظ چھِ بَڑٕ یِم لُطُف تُلان لُطف بَڑٕ اَصٕل لُطُف تُلان شامَس حظ چھُکھ زیادٕ لطُف یِوان اَتھ ڈل لیکَس تہٕ نِگیٖن لیکَس منٛز اَتھ چھےٚ لایٹِنٛگ بَڑٕ بہتریٖن بَڑٕ اَصٕل پٲٹھۍ پَتہٕ چھِ اور یِوان بَڑٕ چھِ اَتہِ یہِ کَڑان پَتہٕ کَران اَتہِ کیٛاہ چھِ اَتھ ونان بَڑٕ بہتریٖن پٲٹھۍ اَتہِ تہٕ اِسلیے چھُ اَسہِ باسان وۄلَر لیک چھُ وۄلَر لیک تہِ گژھان یِم ٹوٗرِسٹ تور تہِ حظ گژھان تور تہِ حظ گژھان وۄلَر لیک تہِ ٹوٗرِسٹ تِمَن چھُ اَسہِ ڈَل لیک تہِ بیٚیہِ چھُ نِگِین لیک یہِ چھُ زیادَے پَہنَتھ اَسہِ یِم بہتریٖن ٹوٗرِسٹ زایہِ ٹوٗرِسٹ یِم لایک حظ بیٖچٕس یِم چھِ بہتریٖن پٲٹھۍ اَتہِ اَصٕل پٲٹھۍ یِم دِوان لُکھ تہِ پَتہٕ یِم کَران نہٕ پَتہٕ اَتہِ خٔریٖدٲری کَران بیٚیہِ آسان ڈَلَس منٛز اَژان چار چِناری چھِ اَسہِ اَتہِ حظ بَڑٕ بہتریٖن پٲٹھٮ۪تھ یِم کَران اَتہِ اَسہِ أسۍ تہِ گَژھان پانہٕ کُنہِ ساتہٕ کَران أسۍ تہِ چَکرا تور پَتہٕ یِم باتھِنٛگ ٹَب تہ یِم باتھِنگ بوٹٕس چھِ اَتہِ تَتھ منٛز چھِ کَران یِم تَتہِ یہِ تَتھ وَنان أسۍ ٲسۍ سرٛانہٕ ناو سرٛانہٕ بوٹ تَتھ پٮ۪ٹھ گژھان پَتہٕ بیٚیہِ چھِ ییٚتہِ موٹَر لا لَنٛچ موٹَر لانٛچَن تِم یَتھ منٛز تِم موٹَر لَنٛچ تہِ لانٛچ تہِ چھِ تَتھ وَنان تَتھ منٛز کَران سِکِنٛگ پٔتھۍ کِنۍ کھَسان تَتھ منٛز کھَسان یہِ أسۍ ٹوٗرِسٹ یِوان أسۍ کھَسان پَتہٕ کھَسان تَتھ تہِ چھُ آسان پٔتھۍ برٛونٛٹھ کَنۍ چَلان سُہ آبہٕ پیٚٹھۍ پَکان یِم پٔتھۍ کِنٮ۪تھ یُس یہِ سِکیٹنٛگ بَڑٕ حظ لُطف حظ اَصٕل تہٕ مَزٕ یِوان سارنٕے بَڑٕ کران ٲسۍ یِم ٹوٗرِسٹ بَڑٕ پَتہٕ یِوان بیٚیہِ تہٕ بیٚیہِ یِوان اور اوٚتَتھ یِوان پَتہٕ اور شِکارِ ریس آسان اَتہِ ڈَل لیک تہٕ حظ بَڑٕ گَژھان بَڑٕ دِل گَژھان بَڑٕ خوش بَڑٕ اَصٕل پٲٹھۍ اور بیٚیہِ چھُ اَتہِ یِوان مَزٕ یہِ چھُ بَڑٕ بہتریٖن یِم ڈَل لیک زیادٕ یِوان شامَس حظ لُطف شامَس یِوان زیادٕ لُطف تَمہِ وِزِ آسان سَن